سٲنِس گامَس منٛز اَگرٕے کٲبزِ چھِ گژھن کٲنسہِ پَتہٕ چھِ أسۍ کران تَتھ گریلو علاج أسۍ چھِ کھٮ۪وان سَبزی واریاہ زیادٕ یَتھ منٛز سَبزی چھُ یِوان ہاکھ ژیٹہٕ ہاکھ بیٚیہِ چھِ أسۍ اَلہٕ کھٮ۪وان بیٚیہِ چھِ کھٮ۪وان زومُت دۄد بیٚیہِ چھُ نابد کَہوٕ پٮ۪ونا چٮ۪و شیٖریٖن کھنڈٕ کُلچہِ یِمو چیٖزو سۭتۍ چھِ کٲبزِ پھٔٹان